پَنٕنۍ بَچہِ بیٚماریو نِش بَچاونہٕ خٲطرٕ پَزَن اَسہِ گۄڈنیٚتھ ہَسپَتال سہی تھاوَن ہَسپَتالَن منٛز گژھن یِم چیٖز اِنتِظامات آسٕنۍ اَسہِ ایٚویلیبٕل یِمو سۭتۍ أسۍ بَچہِ سٕنٛز صفٲیی بَچہِ سٕنٛز صحتُک واریاہ خیال روزِ دٔیِم چیٖز گژھن تَتہِ نٔرسِز یِم آسان تِمَن تہِ گژھِ اَصٕل علم آسُن ییٚمیُک زِ بچہِ کِتھ کٔنۍ رَچھون کِتھ کٔنۍ بَچاوُن گَرَس منٛز ہیٚکو أسۍ پَنُن سون گَرٕ سون ماحول چھُ صاف تھاوُن تِم چیٖز چھِ نہٕ بَچَس برونٛہہ کُن دِن کِہیٖنۍ یِمو سۭتۍ سُہ بیٚمار گژھِ گنٛدٕ چیٖز چھِ نہٕ اَسہِ بَچَس برونٛہہ کنہِ دِنۍ کِہیٖنۍ تہٕ باقٕے وَ